یُس مےٚ بُک پٔر لا چھُ سۄ پٔر مےٚ کِتاب اَکھ پٔر مےٚ آ سۄ پٔر مےٚ انٹَرپرینرشِپ انٹَرپرینرشِپ تَتھ تَمہِ بُکہِ سۭتۍ آو مےٚ یہِ سَمٕجھ زِ أسۍ کِتھٕ کٔنۍ ہٮ۪کو بِزنِس اَکھ کھوٗلِتھ بِزنَسَس مَنٛز اَکھ ییٚلہِ بزنٕس کھولو اَکھ اِنٹَرپرینرشِپ اَکھ یہِ اِنٹَرپرینر اَکھ شاپ اَکھ کھولو اکھ دُکان اَکھ تَمہِ سۭتۍِ کِتھٕ کٔنۍ ہیٚکہِ اَسہِ اِنٹَرپینَرشپ اَمہِ سۭتۍ کِتھٕ کٔنۍ اَسہِ فٲیدٕ ہیٚکہِ اَسہِ میٖلِتھ اَمہِ کِتابہِ سۭتۍ اَمہِ پٮ۪ٹھٕ اَمہِ سۭتۍ گوٚو واریاہ اَثر میلے انٹَرپِیٖنَرشِپ پٔر مےٚ آ یہِ کِتاب اَکھ تہٕ اَتھ منٛز ہَسا باسٮ۪و مےٚ اَکھ اِنسان کِتھٕ کٔنۍ ہیٚکہِ آ پَنُن کاربار کھوٗلِتھ کارٕبارَس کِتھٕ کٔنۍ ہیٚکہِ ترقی أنِتھ تہٕ بیٚیہِ آو مےٚ سَمٕجھ یہِ طریٖقہٕ بِزنٮ۪س یہِ کارٕبار گوٚو کیٛاہ تہٕ کاربارَس منٛز کِتھٕ کٔنۍ ہیٚکو أسۍ پانَس فٲیدٕ أنِتھ اَمہِ سۭتۍ پیٚوو واریاہ اَثر میٛانہِ یَتھ پٮ۪ٹھ أتھۍ کَنٮ۪تھ وُچھ مےٚ واریاہ چھِ اَکھ ییٚمہِ سۭتٮ۪ن اکھ بازرَس منٛز اَکھ اکھ یہِ ترٛاوو أسۍ اکھ بِزن۪س لاگو سِٹارٹ کَرٕنۍ تَمہِ سۭتٮ۪ن کِتھٕ کٔنۍ لاگو کَرٕنۍ تہٕ کِتھٕ کٔنۍ ہیٚکہِ امہِ سٍتۍ اَسہِ آ فٲیِدٕ میٖلِتھ یِوٚہے چھےٚ سۄ کِتاب اَکھ یُس مےٚ پٔر یَتھ انٹَرپِینَرشِپ چھِ وَنان یَتھ منٛز یہِ اوس لیکھِتھ اَکھ کِتھٕ کَٔنۍ ہیٚکو أسۍ پَنُن اَکھ آ انٹَرپینر اَکھ چھُ دُکان کِتھٕ کٔنۍ ہیٚکو بَِزنٮ۪س کِتھٕ کٔنۍ ہیٚکو أسۍ پنٕنۍ ترٛٲوِتھ تہٕ کِتھٕ کٔنۍ ہیکو أسۍ پَنُن کاروبارس کِتھٕ کٔنۍ ہیکہِ اَمہِ سٍتٮ۪ن فٲیدٕ میٖلِتھ تہٕ تَتھ بِزنٕسَس پٮ۪ٹھ کِتھٕ کٔنۍ کَرو أسۍ گۄڈٕنٮ۪تھ پَنُن یہِ پَنٕنۍ رۄپے کِتھٕ کٔنۍ کَرو أسۍ خرٕچ پَتہٕ کِتھٕ کٔنۍ ہیٚکو سُہ پَنٕنۍ رۄپے أسۍ واپَس زیٖنِتھ تہٕ یہِ اوس اَتھ اَتھ منٛز آو مےٚ یِہَن سَمٕجھ اَمہِ سۭتۍ پیوٚو مےٚ واریاہ اَثَر واریاہ ہیٚوچھ مےٚ اَتھ منٛز اتھ اینٹَرپرینرشِپَس مَنٛز تِکیٛاز یہِ چھِ اکھ اَکھ کاروبٲری چھِ دِوان راے چھِ دِوان کاربارَس منٛز کِتھٕ کٔنۍ ہیٚکو أسۍ پَنٕنۍ بِزنٮِ۪س ہیٚکو بَڈرٲوِتھ پَنٕنۍ بِزنِس کِتھٕ کٔنۍ ہیٚکو أسۍ آ کٔرِتھ تَمہِ ساتہٕ مےٚ یہِ بُک آ پٔر اَمہِ سۭتۍ پیٚوو مےٚ واریاہ اَصٕل پَسنٛد آیہِ مےٚ یہِ بُک پَرٕنۍ تہٕ واریاہ مُتٲثر گٔیَس بہٕ اَمہِ سۭتٮ۪ن اَمہِ بُکہِ آ سۭتٮ۪ن تہٕ اِنسانَن چھُ ہیٚچھان چھُ واریاہ ییٚلہِ پَران چھُ اَکھ اِنسان کیٚنٛہہ تہِ پرو أسۍ تَمہِ سۭتٮ۪ن چھُ واریاہ ہیٚچھان پرنہٕ سۭتۍ چھِ اِنسانَس منٛز علِم یِوان زیادٕ زیادٕ اِنسانَس چھُ اِخلاق گژھان یہِ کِتھٕ کٔنۍ اِنسانَس چھُ کَتھ کَرنٕکۍ آداب طور طٔریٖقہٕ چھُ سَمجھ یِوان اکھ اِنسانَس وۄتھُن بِہُن چھُ سَمجھ یِوان کٔمِس سۭتۍ کِتھٕ کٔنۍ پَزِ مےٚ کَتھ کَرٕنۍ کَمہِ ساتہٕ وقت کیٛاہ چھُ کتھ کَرنُک کمہِ ساتہٕ پَزِ کَتھ کَرٕنۍ تہٕ کمہِ ساتہٕ پزِ نہٕ کتھ کَرٕنۍ ییٚلہِ أسۍ کیٚنٛہہ پَران چھِ کانٛہہ تہِ یہِ تَمہِ ستۍ چھِ اَسہِ یہِ سَمجھ یِوان سمجھ دٲری سان چھُ بَڈان تہٕ تَمہِ سۭتۍ چھِ أسۍ سوٗنٛچِتھ سَمجِتھ ہیٚوان پَنُن اَکھ فضوٗل کَتھ ہیٚکو نہٕ کٔرِتھ بیٚیہِ چھِ واریاہ علم چھُ اَمہِ سۭتۍ ہیٚچھان ییٚلہِ علم چھُ گژھان یہِ علمہِ سۭتۍ چھُ ہیٚچھان پَتہٕ اِنسانَس آداب طور طریٖقہٕ چھُ یِوان سَمٕجھ اِنسانَس کیٛاہ چھُ کَرُن کیٛاہ چھُنہٕ کَرُن یہِ چھِ اِنسان اَکھ پَرنہٕ سۭتٮ۪ن ہیٚچھان تہٕ ییٚمہِ ساتہٕ مےٚ یہِ کِتاب پٔر اَمہِ سۭتۍ تہِ آو مےٚ سَمٕجھ اَکھ چھُ اِنسانَس سَمجھ یِوان کیٛاہ پزِ بیٚیہِ اِنسانس فٲیدٕ یہِ تہِ یِوان بہٕ اگر برٛونٛہہ پَکہٕ بہٕ کِتھٕ کٔنۍ پَکہٕ برٛونٛہہ مےٚ اگرے کَرُن چھُ کیٚنٛہہ اَصٕل چھُم کَرُن کُنہِ کُنہِ یَتھ پٮ۪ٹھ مُقامَس پٮ۪ٹھ چھُم پَنُن پان واتناوُن سُہ کِتھٕ کٔنۍ واتناو بہٕ اِتھٕے کٔنۍ چھِ یہِ پَرنہٕ سۭتۍ یِوان یہِ سَمٕجھ ییٚلہِ پَران پَران چھُ پَران ییٚلہِ اَسہِ پوٚر حٲصِل کوٚر اَمہِ پَتہٕ چھُ یہِ پَرُن اَسہِ وَتھ تہِ ہاوان اَکھ پَنُن پان کِتھٕ کٔنۍ ہیٚکَکھ چَلٲوِتھ اَصٕل پٲٹھۍ آ کِتھٕ کٔنۍ ہیٚکَکھ ژٕ پَنُن پان چَلٲوِتھ آ پۅنٛسہِ پٮ۪ٹھ ہیٚکَکھ نہٕ ژٕ یہِ محتاج روٗزِتھ کِہیٖنٛۍ یہِ چھِ اَسہِ خۄد مۄختار بَناوان یہِ پَرُن تہٕ یِتھٕے کٔنۍ چھُ یُس اِنٹرپریٖنرشِب چھِ اَکھ سۅ ییٚمہِ سۭتٮ۪ن بزنٮ۪س پنٕنۍ ہٮ۪کو کھوٗلِتھ ییٚمہِ سۭتۍ پَنُن کاروبار ہیٚکو کھوٗلِتھ پَتہٕ پانَس فٲیدٕ أنِتھ تہٕ یِتھٕے کٔنۍ چھِ یہِ بُک چھِ سۄے ہیٚچھناوان ییامہِ سۭتٮ۪ن پَران اَمہِ سۭتٮ۪ن چھُ واریاہ اَثر چھُ پٮ۪وان واریاہ رُت چھےٚ یہِ ہیٚچھان چھُ اَمہِ سۭتۍ واریاہ گاش چھُ روزان أچھَن منٛز اَمہِ سۭتٮ۪ن تہٕ بیٚیہِ چھِ سَمجدٲری یِوان کیٛاہ چھُ آسان کَرُن تہٕ کیٛاہ چھُنہٕ کَرُن آ تہٕ واریاہ چھِ ہیٚچھان اَمہِ سۭتٮ۪ن